یعنی کہ أسۍ چھِ کِرکَٹ گِنٛدان تہٕ اَسِہ چھُ پنٛنِس گامَس منٛز گرٛاوُنٛڈ أسۍ چھِ پَیٕنٮ۪ن دوستَن سٕتۍ تور گَژھان أسۍ چھِ تَتہِ کِرکَٹ گِنٛدان أسۍ چھُ واریاہ ٹیلَنٹ کِرکَٹَس منٛز أسۍ چھِ واریاہ اَصِٕل کِرکَٹ گِنٛدان اَسِہ چھُ یِوان واریاہ مَزٕ کِرکَٹ گِنٛدنَس پَنٕنۍ دوس ووس چھِ یِوان أسۍ چھِ توٗرۍ سٲری تور چھِ یِوان واریاہ تَماش تہِ وٕچھنہِ أسۍ چھِ پنٛنہِ گام نٮ۪بَر تہِ گژھان کِرکَٹ گِنٛدنہِ بَدَل بَدَل گرٛاونٛڈَن منٛز واریاہ دوٗر اَسہِ چھُ بیٚیہِ والی بال تہِ تَگان اَصٕل گِن اَسہِ چھِ تَمِچ تہِ واریاہ پَتہ تَتھ تہِ چھُ واریاہ اَصٕل مَزٕ گِنٛدنَس والی بال والی بال تہِ تَتھ تہِ چھُ اَصٕل مَزٕ أسۍ تہِ سُہ تہِ گِنٛدان پَںٛنٮ۪ن یارَن دوستَن سٕتۍ أسۍ چھِ تَتھ منٛز تہِ پںُن وقت نِوان سُہ چھُ واریاہ اَصٕل گیم کِرکَٹ تہِ چھُ واریاہ اَصٕل گیم کِرکَٹَس منٛز تہِ چھِ واریاہ مَزٕ یِوان گِنٛدنَس تَتھ منٛز تہِ چھِ أسۍ واریاہ اَصٕل گِنٛدان بال تہِ چھُس بہٕ بولِنٛگ تہِ چھُس بہٕ ہٮ۪کان ترٛٲیِتھ تہٕ بولِنٛگ تہِ چھُس بہٕ واریاہ اَصٕل ترٛاوان واریاہ بہتریٖن واریاہ دوس چھِ تور یِوان میٛانہِ موٗجوٗب تہِ پَتہٕ تِم وٕچھنہِ بولِنٛگ یا بیٹِنٛگ کَرنہٕ خٲطرٕ چھِ یِوان تِم واریاہ اَصٕل ٹیلںٛٹ چھُ گِنٛدنُک بیٚیہِ چھِ أسۍ پینٛٹِنٛگ تہِ کَران واریاہ اَصٕل پینٹِنٛگ تہِ چھِ أسۍ تَگان أسۍ چھِ ہرکانٛہہ ہرکانٛہہ جانوار تَگان بَناوُن ہرکینٛہہ تَگان بَناوُن اَسِہ یا سٕہہ ٲسۍ تَن یا کوتُر ٲسۍ تَن یا بدل چیٖز ٲسۍ تَن برٛور ٲسۍ تَن أسۍ چھِ ہرکینٛہہ ہرکٲنٛسہِ سٕنٛز پینٹِنٛگ ہٮ۪کان کٔرِتھ اَسہِ چھُ واریاہ مَزٕ یِوان تَتھ منٛز تہِ گِنٛدنَس اَسہِ چھِ واریاہ اٮ۪کٕسپیٖرینس تَتھ منٛز کینٛہہ تہِ چھِ أسۍ ہٮ۪کان بَنٲیِتھ کینٛہہ پینٹِنٛگ وینٹِنٛگ سٕہہ چھِ أسۍ بَناوان پینٹِنٛگ تہِ چھَ اَسہِ واریاہ تَگان تَتھ منٛز تہِ چھِ واریاہ مَزٕ یِوان گِنٛدنَس بیٚیہِ تہِ بیٚیہِ تہِ یار وار چھِ یِوان تِم چھِ یِوان ییٚلہِ بہٕ پینٹِنٛگ چھُس کَران تِم چھِ دَپان اے مے ٲسۍ فون کَران ییٚمہِ ساتہٕ یہِ پینٹِنٛگ آسٮ۪ن کَران اَسہِ تہِ أسۍ تہِ ہیٚچھ ہاو اَسہِ تہِ تَگہِ ہا کَرٕنۍ یہِ پینٹِنٛگ یِتھ پٲٹھۍ یِتھ پٲٹھۍ ژٕ چھُکھ کَران پینٹِنٛگ اَسہِ تہِ ہیٚچھناو یوٚہَے أسۍ تہِ ہیٚچھ ہاو تِم چھِ تَمہِ ساتہٕ سون یِوان تِم چھِ وۄںۍ یِوان سون تِم تہِ ہیٚچھَن مان ژٕ واریاہ دوستو ہیٚچھ تہِ باقٕے تہِ چھِ ہیٚچھان تَتھ تہِ چھُ واریاہ مَزٕ یِوان پینٹِنٛگ کَرنَس تہِ چھِ یِوان واریاہ مَزٕ واریاہ دوٗرِ پٮ۪ٹھ چھِ یِوان کَران مےٚ دوس فون ہے اَز بَناو سَہ یہِ اَز بَناو سَہ یہِ تِمَن تہِ چھُس بہٕ ہاوان سوزان پَتہٕ بہٕ چھُس گَرِ تہِ بَناوان بہٕ چھُس نٮ۪برِ تہِ بَناوان یِم واریاہ مَزٕ چھُ یِوان اَتھ بَناونَس سٕہہ تہِ چھُس بہٕ بَناوان واریاہ چھِ مےٚ بَنٲومٕتۍ واریاہ ذٔری چھِ مےٚ بَنامژٕ سٕہہ چھُ مےٚ بنومُت برٛور چھُ مےٚ بَنومُت یا کاو چھُ مےٚ بَنومُت بیٚیہِ بیٚیہِ مان ژٕ یہِ تہِ چھُس وَنان تۄہِہ تۄہِہ کِتھ پٲٹھۍ چھُ یہِ ڈٮ۪ولَپ کَران أسۍ چھِ گَری کَران واریاہ محنت ٹرٛے چھِ أسۍ کَران کِرکَٹَس منٛز کِرکَٹ تہِ چھُ اَسہِ تیٚلی تَگان ییٚلہِ اَسہِ ییٚلہِ اَسہِ گری پرٛٮ۪کٹِس چھِ کَران اَتھ منٛز کِرکَٹَس منٛز والی بال تہِ چھِ تَگان تیٚلی ییٚلہِ أسۍ گَرِ چھِ پرٛٮ۪کٹِس کَران اَتھ پینٹِنٛگ تہِ چھُ تَگان یہِ چھُنہٕ مان ژٕ ہیٚچھنہٕ سٕتۍ ہیٚچھَن چھِ أسۍ اَدَے چھِ أسۍ ہٮ۪کَن پَتہٕ یہِ کٔرِتھ اَتھ منٛز تہِ چھُ یِوان واریاہ مَزٕ یہِ تہِ چھُس بہٕ ہیٚچھان گَرِ واریاہ محنت چھُس بہٕ کَران ہرکُنہِ منٛز کِرکَٹَس منٛز تہِ بال بولِنٛگ منٛز چھُس بہٕ کَران واریاہ محنت یا پینٹِنٛگ چھُس بہٕ کَران اَتھ منٛز تہِ چھِ واریاہ محنت لَگان ہرکُنہِ منٛز چھِ محنت لَگان تہٕ واریاہ مَزٕ چھُ یِوان واریاہ ٹیلںٛٹ چھِ واریاہ ٹیلںٛٹ چھِ مےٚ مان ژٕ دوٗرۍ دوٗرۍ پٮ۪ٹھ چھِ یِوان واریاہ وٕچھنہِ میٛٲنۍ پینٹِنٛگ چھِ یِوان واریاہ وٕچھنہِ مےٚ چھِ تَگان اَصٕل کَرٕنۍ سکوٗل منٛز سکوٗل منٛز چھُس بہٕ سکوٗل منٛز چھُس بہٕ کَران ماسٹَر چھِ مےٚ دَپان ہے ژٕ بَناو سا یِتھ پٲٹھۍ ژٕ کَر سا یِتھ پٲٹھۍ ہرکینٛہہ یِم تہِ مےٚ کانٛہہ وَنہِ کینٛہہ بَناو ژٕ تِتھ پٲٹھۍ چھُس بَناوَن سکوٗلن منٛز تہِ چھِ واریاہ مَزٕ یِوان بَناونَس گرِ تہِ چھُس بہٕ بَناوان یا بَدَل جایَن تہِ چھُس بَناوان گَرِ تہِ چھُ یِوان واریاہ اَصٕل مَزٕ بَناونَس سکوٗلن منٛز سکوٗل تہِ چھِ گَژھان تَتہِ چھِ أسۍ بَناوان سکوٗل منٛز تہِ چھِ أسۍ واریاہ اَصٕل پینٹِنٛگ کَران تَتہِ تہِ چھ باقٕے شُرۍ تہِ ہیٚچھان یا ماسٹَر تہِ تِم تہِ چھِ ہیٚچھناوان تَتہِ مان ژٕ باقیَن شُرٮ۪ن تہِ سکوٗلن منٛز تہِ چھِ واریاہ مَزٕ یِوان اَتھ کَرنَس واریاہ مَہ مَزٕ چھِ یِوان باقیَن جایَن تہِ چھِ کَبڈی چھُس بہٕ گِنٛدان کَبڈی تہِ چھُس بہٕ اَصٕل گِنٛدان واریاہ مَزٕ چھُ یِوان تَتھ تہِ گِنٛدنَس کَبڈی تہِ أسۍ چھِ وارِیاہَن گامَن منٛز گَژھان گِنٛدنہِ پَنٛنہِ گام دوٗر تہِ چھِ أسۍ گَژھان گِنٛدنہِ وارِیاہَن گامَن منٛز ییٚتہِ تہِ چھِ أسۍ گِنٛدان ریس تہِ چھِ أسۍ ریس تہِ رَنِنٛگ تہِ چھِ أسۍ کَران واریاہ اَصٕل رَنِنٛگ تہِ چھِ أسۍ کَران واریاہ اَصٕل أسۍ چھِ صُبَحن صُبَحن دۄ پرٮ۪تھ دۄہ ڈیلی رَنِنٛگ کَران پَنٛنِس روڑَس پَنٛنِس گرٛاونٛڈَس منٛز واریاہ مَزٕ چھُ یِوان ریس کَرنَس بیٚیہِ چھِ أسۍ واریاہ واریاہ واریاہ کینٛہہ کَران